ٲں زیادٕ چھَنہٕ مےٚ ٲں ویٖڈیو گیمٕز گِنٛدمَژ کِہیٖنۍ تہٕ یہِ چھُ وَنان آر یوٗ ایٚویر آف ویٖڈیو گیمٕز وَٹ آر سَم آف دَ ویٖڈیو گیمٕز دیٹ یوٗ ہیو پٕلییِڈ وَٹ ڈوٗ یوٗ لایک دیٚم مےٚ چھِ مےٚ چھَنہٕ زیادٕ ویٖڈیو گیمٕز گِنٛدمَژ کِہیٖنۍ تہٕ بہٕ چھَس نہٕ زیادٕ ویٖڈیو گیمَن لایِک کَران کِہیٖنۍ